بہٕ چھَس نہٕ چاہان کہِ یہِ گژھِ اَسہِ گژھِ بینٛک ڈاکِمینٛٹٕس یِنۍ رِجنل لٮ۪نگویج منٛزٕے کیوں کہِ بہٕ چھَس یَژھان ہر کانٛہہ گژھِ ہیٚکُن یہِ پٔرِتھ کیوں ہر کانٛہہ گژھِ آسُن کیٚپیبٕل کٲنسہِ چھُنہٕ تَگان کَشمیٖرِ کٲنسہِ چھُنہٕ تَگان باقٕے لٮ۪نگویجٕز اِنگلِش چھُ سارنٕے تَگان اَتھ چھِ واریاہ فٲیدٕ تہِ اَگر رِجنل لٮ۪گویج منٛز آسہِ مَگر ڈِس ایٚڈویٚنٹیجِز تہِ چھِس واریاہ کٲشرۍ ہیٚکن کٲشرۍ ہیٚکن پٔرِتھ رِجنل لیکن باقین یی واریاہ مُشکِلات اسی لیے چھَس بہٕ یژھان کہِ یہِ گژھِ یُن انگلش آز چھُ سورُے یِوان اِنگلِش سٕے منٛز بہٕ چھَس یژھان یِتہِ گژھِ آسُن اِنگلِش سٕے منٛز کیوں کہِ اِنگلِش چھُ ہر أکِس خٲطرٕ ایٖزی آسان ہر اکھ چھُ ہیٚکان پٔرِتھ لیٚکھِتھ اِنگلِش آزکِس زَمانَس منٛز